سون رٮ۪لِجَس یُس چھُ سُہ چھِ اِسلام اِسلامَس منٛز چھِ گۄڈنٮ۪تھٕے اَسہِ پٮ۪وان پانٛژَن ٹایمَن نٮ۪ماز پَرٕنۍ پانٛژھ وقت نٮ۪ماز صُبحٕچ نٮ۪ماز چھِ آسان فَجر سُہ چھِ صُبحٲے أسۍ پَران دوٚیُم چھِ آسان اَکہِ بَجہِ ہِنٛز نٮ۪ماز اَکہِ بَجہِ ہِنٛز نٮ۪مازِ کیاہ وَنان ظُہر ظُہر چھِ آسان پَتہٕ چھِ ژورِ بَجہِ ہِنٛز نٮ۪ماز عصر آسان پَتہٕ چھِ شامٕچ نٮ۪ماز آسان مغرب بیٚیہِ چھِ آسان پَتہٕ خۄفتَنٕچ نٮ۪ماز عشاء نٮ۪ماز یُس ہرکانٛہہ نٮ۪ماز چھِ آسان نٮ۪مازِ بروںٛہہ چھِ آسان اَسہِ اَذان دِنۍ سُہ چھِ آسان ضٔروٗری نٮ۪مازِ بروںٛہہ اَذان چھِ آسان ضٔروٗری یُس یہِ اَذان چھِ دِوان تٔمِس چھِ أسۍ وَنان موذِن تہٕ بیٚیہِ یُس اَسہِ سون یُس رٮ۪لِجَس چھُ سُہ چھِ اِسلام اِسلامَس منٛز کیٛاہ چھِ اَسہِ آسان یِم سٔرمَنیٖز اَسہِ چھِ آسان عیٖد زٕ چھِ آسان اَکھ چھِ آسان اَسہِ لۄکٕٹ عیٖد بیٚیہِ چھِ آسان اَسہِ بٔڑ عیٖد یۄس لۄکٕٹ عیٖد چھِ آسان تَتھ منٛز چھِ آسان اَسہِ گۄڈنٮ۪تھٕے بِہُن رٮ۪تَس روزدَر أسۍ چھِ تَتھ بیٚہوان رٮ۪تَس روزدَر أسۍ چھِنہٕ تَتھ منٛز دۄہَس کھٮ۪وان کِہیٖنۍ أسۍ چھِ کھٮ۪وان اَکھتُے أسۍ رٲتھ کیُتھ سہر ٹایمہٕ تَتھ منٛز کھٮ۪وان کینٛہہ بیٚیہِ چھِ کھٮ۪وان أسۍ اِفطارس سُہ چھِ آسان یُتھُے شام نٮ۪ماز چھِ پَران تمی وِز چھِ أسۍ اِفطار کَران تمہِ پَتہٕ چھِ اَسہِ آسان لۄکٕٹ عیٖد لۄکٕٹ یہِ عیٖد برونٛہہ چھِ آسان اَسہِ اَکھ دۄہ تَتھ چھِ أسۍ عرفہٕ وَنان عرفُک دۄہ کیٛاہ چھِ أسۍ کَران عرفُک دۄہ چھِ أسۍ کَران کٲم أسۍ چھِ تمہِ دۄہ واریاہ خٔریٖدٲری کَران دُکان پَتہٕ دُکان پھیران پَلو نٔے اَنان نو نو اَصٕل اَصٕل سیُن رَنان عرفُکُے دۄہ چھِ أسۍ عیٖذ ہِنٛز تیٲری تھاوان کٔرِتھ پَتہٕ چھِ آسان اَسہِ دوٚیِمہِ دۄہ عیٖد یۄس لۄکٕٹ عیٖد چھِ آسان سۄ چھِ آسان اَسہِ ڈۄڈَس دۄہَس اَکھ چھِ آسان أکِس دۄہَس بیٚیہِ چھِ آسان بیٚیہِ چھِ آسان أڑِس دۄہَس چھِ أسۍ یہِ لۄکٕٹ عیٖد مَناوان تہٕ یُس یہِ لۄکٕٹ عیٖد چھِ آسان یہِ چھِ أسۍ مَناوان ییٚلہِ چانٛد چھِ اَتھِ یِوان عرفُک دۄہ چھِ أسۍ گۄڈٕ کَران کٲم یُس پاکِستان ہِلال کٔمِٹی چھِ آسان سۄ چھِ وٕچھان آسمانَس پٮ۪ٹھ ژٔندٕر اگر اَسہِ ژٔندٕر آسمانَس پٮ۪ٹھ آو اَتھِ تیٚلہِ چھِ أسۍ عیٖد مَناوان دوٚیمہِ دۄہ اگر نہٕ اَسہِ یہِ عیٖد چھِ اَتھِ یہِ ژا ژٔندٕر چھِ اَتھِ یِوان آسمانَس منٛز کِہیٖنۍ تیٚلہِ چھِنہٕ أسۍ امہِ دۄہ عیٖد مَناوان کِہیٖنۍ تیٚلہِ چھِ أسۍ برابر تٕرٛہ روزٕ بران تہٕ مَناوان چھِنہٕ أسۍ عیٖد کِہیٖنۍ تہِ تیٚلہِ چھِ أسۍ کُنہِ دۄہ اَسہِ ماہ رمضانَس یِوان کُنہٕ تٕرٛہ دۄہ کُنہِ دۄہ چھِ یِوان تٕرٛہ دۄہ تہٕ بیٛاکھ چھِ آسان اَسہِ بیٛاکھ یُس اَسہِ مُسلمانَن تہوار چھُ آسان سُہ چھِ آسان بٔڑ عیٖد بٔڑ عیٖد دۄہ کیٛاہ چھِ أسۍ کَران بٔڑ عیٖد چھِ آسان اَسہِ ڈایَن دۄہَن تمہِ دۄہ چھِ أسۍ قۄربان کَران تمہِ دۄہ چھِ أسۍ کَران کَٹھ چھِ کَران قۄربان دانٛد چھِ کَران قۄربان ژھاوٕج چھِ کَران قۄربان سُہ یُس قۄربان جانوَر چھُ آسان سُہ چھُ ہَن أسۍ رَچھان أسۍ چھِ ہَن سُہ رَچھان تِتھ کَنۍ یِتھ کَنۍ أسۍ پَنُن اولاد چھِ ہَن رَچھان کیٛازِکہِ سُہ چھِ واریاہ عظیٖم آسان یُس قۄربٲنی چھِ آسان سُہ چھِ اِسلامَس منٛز اَکھ عظیٖم تریٖن فرض کیٛازِکہِ سُہ چھِ حضرتِ اِبراہیٖم علیہِ سَلات وَسَلامَن نِیے پَنُن نیٚچیوٗ پَنُن فرزںٛد حضرتِ اسماعیٖل علیہِ سَلات وَسلام قۄربان کَرنہِ پَتہٕ یُتھُے تمہِ سُہ قۄربان لاجے کَرُن تہٕ پَتہٕ آو خۄدا صٲبُن حُکُم دوٚپنَس ژٕ مہٕ کَرُن یہِ پَنُن نیٚچیوٗ قۄربان کِہیٖنۍ تَتیتھ گوٚو اَکھ اَصٕل خوٗبصوٗرت کَٹھ کوٚر خۄدا صٲبَن پٲدٕ تہٕ دوٚپنَس ژٕ کَرُن یِہٕے ذبح تَوَے چھِ أسۍ کَران لَ بَجہِ عیٖذ دۄہ چھِ أسۍ کَران قۄربٲنی بیٚیہِ چھِ أسۍ کَران کٲم بیٚیہِ یِم أسۍ مُسلمان چھِ آسان أسۍ چھِ پنٛنہِ اَسہِ چھِ اَکھ اِسلامُک یُس اَسہِ پونٛژِم رُکُن چھُ سُہ چھُ اَسہِ آسان أسۍ چھِ حَجَس گژھان یٔمِس طاقت چھُ آسان سُہ چھِ حَجَس گژھان حَجَس خٲطرٕ چھِ أسۍ گژھان خانہ کعبہ خانہ کعبہ چھو تۄہہِ پَتہٕ ہٕے سُہ چھِ سعوٗدی عربَس منٛز سُہ چھِ آسان اَسہِ کَرُن سُہ چھِ اَسہِ اِسلامُک پانٛژھ رکوٗع چھِ آسان اَسہِ حَجَس گژھُن چھِ أسۍ گژھان حَجَس أسۍ چھِ گژھان گۄڈنٮ۪تھٕے چھِ أسۍ ییٚلہِ أسۍ حَجَس چھِ نیران اَسہِ چھِ پٮ۪وان گژھُن ییٚتہِ پٮ۪ٹھ چھِ اَسہِ پٮ۪وان گۄڈٕ گژھُن دِلہِ دِلہِ چھِ أسۍ کَران کٲم دِلہِ چھِ أسۍ راتَس رُکان تَتہِ چھِ أسۍ احرام وحرام گَنٛڈان سُہ تہِ چھِ حَجکُے اَکھ رُکُن تہٕ پَتہٕ چھِ أسۍ دِلہِ پٮ۪ٹھ گژھان ڈَرٮ۪ک سعوٗدی عرب یُس حَجہِ چھِ حَجَس منٛز تہِ چھِ اَسہِ واریاہ رٔکُن یِوان تَتھ منٛز چھِ اَسہِ آسان طواف چھِ آسان کَرُن خانہ کعبَس أنٛدۍ أنٛدۍ سُہ تہِ چھُ اَکھ حَجُک رُکُن میدانہِ عرفاتَس منٛز چھِ آسان اَسہِ دُعا منٛگُن اللہ تعلیٰ ہَس کُن سُہ تہِ چھِ اَکھ حَجُک رُکُن اَسہِ شیطان چھِ آسان اَسہِ مارُن سُہ تہِ چھِ اَسہِ حَجُک رُکُن بیٚیہِ کیٛاہ چھِ آسان اَسہِ بیٚیہِ واریاہ چھِ اَسہِ حَجِک رُکُن آسان اگر کانٛہہ حٲج محرم یَتھ منٛز حج چھِ أسۍ زیادٕ کَران کمہِ دۄہ ییٚمہِ دۄہ عیٖدِ قۄربان چھِ آسان تٔتھۍ رٮ۪تَس منٛز چھِ أسۍ حج کَران اگر کانٛہہ زیادٕ حٲج چھِ آسان خانہ کعب گوٚمُت سُہ چھِ تٔتی قۄربانی کَران تٔتی چھِ سُہ اَنان جانوَر وانوَر کَرناوان تٔتی ذبح خانہ کعبسٕے منٛز چھِ سُہ کَران پَتہٕ چھِ تٕرٛہَن دۄہَن چھِ أسۍ حج کَران ژتجی ہَن تہِ چھِ أسۍ حج کَران حٲج تَتہِ یُتھُے أسۍ حَجَس چھِ گژھان تَتہِ چھِ آسان یِم مٔہنو چھِ آسان تٕم چھِ آسان احرامَس منٛز یِم سانہِ مَستوٗرات چھِ آسان تٕم تہِ چھِ آسان احرامَس منٛز مٔہنِو چھِ تَتہِ پَتہٕ یہِ مَس کاسناوان تَتہِ زَنٮ۪ن تہِ چھِ یُس مَس چھِ آسان تَتھ چھِ أسۍ تِم پٔتۍ کِنۍ ٹُک ہیناوان مگر پنٛنٮ۪ن نٕے پنٛنہِ سٕے مُحرم مَحرمَس سۭتۍ غٲر مَحرم چھُنہٕ تٔمِس تَتھ ٹُک ہٮ۪وان کِہیٖنۍ پَتہٕ چھُ تِم تٕرٛہہِ دۄہہِ یا ژتجی دۄہہِ واپَس یِوان تٕرٛہہِ دۄہہِ ژتجی دۄہہِ چھِ تِم حَجہِ پٮ۪ٹھ واپَس یِوان تہٕ ییٚلہِ تِم تٕرٛہہِ دۄہہِ ژتجی دۄہہِ چھِ واپَس بیٚیہِ خانہ کعبَس منٛز چھِ أسۍ بیٚیہِ أسۍ تورٕ اَنان پَتہٕ اَصٕل اَصٕل چیٖز خانہ کعبٕکۍ خٔزٕر چھِ أسۍ اَنان تور آبِ زَم زَم چھِ عام اَنان أسۍ تورٕ تہٕ پَتہٕ چھِ أسۍ ییٚتہِ پنٛنٮ۪ن رِشتہٕ دارَن سُہ آبِ زَم زَم بٲگراوان سُہ چھِ تورٕچ ڈٲلۍ آسان اَسہِ خانہ کعبٕچ خانہ کعبٕچ ڈٲلۍ چھِ آسان اَسہِ سُہ تہٕ حَج کٔرِتھ یُس ییٚلہِ اورٕ حٲج چھِ یِوان پَتہٕ دَپان یُس أمِس نفرَس وٕچھان چھِ گۄڈنٮ۪تھٕے أمِس حٲجِس تٔمِس تہِ چھِ حَج حَج برابر یِوان حَج برابر چھِ تٔمِس نفرَس تہِ یِوان یِمَے چھِ مطلب سٲنِس اِسلامَس منٛز چھِ یِمَے یِمَے أسۍ چھِ نٮ۪ماز چھِ أسۍ پَران حَج چھِ أسۍ کَران بیٚیہِ کیٛاہ بیٚیہِ چھِ اَسہِ یِمَے عیٖد ویٖد آسان زکات چھِ أسۍ دِوان زکات چھِ زکات چھِ تٔمۍ سٕے کھَسان یٔمِس واریاہ مال دولت چھےٚ آسان سُے چھُ ہٮ۪کان زکات دِتھ زکات چھِ أسۍ دِوان ہَتہٕ منٛز چھِ أسۍ دِوان پٕنٛژٕ پٔرسَنٛٹ چھِ أسۍ زکات دِوان زکات چھِ أسۍ دِوان تٔمِس یُس غریٖب چھُ آسان تٔمۍ سٕے چھِ أسۍ یہِ زکات دِوان پونٛسہٕ چھِ أسۍ یہِ زکات دِوان یہِ زکات چھِ أسۍ ہٮ۪کان اِسلٲمی بٮ۪نٛکَس منٛز تہِ جمع کٔرِتھ تَتھ چھِ أسۍ بیتُ المال بَنان پَتہٕ اگر اَسہِ باسان آسہِ سٲنِس محلَس منٛز یا سٲنِس اِرٕد گِرٕد چھِ اَسہِ کانٛہہ غریٖب پَتہٕ چھِ أسۍ تٔمۍ سٕے یہِ پونٛسہٕ دِوان مگر یِم پونٛسہٕ چھِ آسان تِتھ کَنۍ دِنۍ بیٚکِس گژھِ نہٕ پَتہ لَگٕنۍ کِہیٖنۍ تہِ